سٲنِس گامَس منٛز چھِ واریاہ مٔٹۍ مٔٹۍ نَفر یِم چھِ یَژھان پَنُن وَزن کَم کَرُن تہٕ سٲنِس گامَس منٛز چھِ واریاہ کران اِستعمال یہِ ہو کٲ یہِ ہیوو چیٖز کہِ تِم چھِ لیوٚمبۍ تریش چٮ۪وان صبُحن صبُحن چٮ۪وان لیوٚمبۍ تریش ییٚمہِ سۭتۍ تِم چھِ دَپان اَسہِ چھُ باسان کہِ وَزن چھُِ وَسان حالانٛکہِ میون بوے چھُ تَس تہِ چھُ وَزن زیادٕ سُہ تہِ چھُ چٮ۪وان لیوٚمبۍ تریش ایٚکزرسایِز تہِ چھُ سُہ کران مَگر سۭتۍ سۭتۍ چھُس چٮ۪وان لیوٚمبۍ تریش ییٚمہِ سۭتۍ تٔمِس وَزن چھُ کَم گژھان واریاہ کَم گژھان سُہ ہیوو چیٖز چھُ گرِ یُس أسۍ بَناون چھِ لیوٚمبۍ تریش یہِ چھِ واریاہ کارگر روزان وَزن کَم کرنَس منٛز بیٚیہِ چھِ مُفیٖد ثٲبِت گژھان مَزٕ تہِ چھُس یِوان چینَس منٛز تہٕ کٲم تہِ چھِ پَنٕنۍ کران